وعلیکُم اسَلام اہَن حظ تُہۍ کٕم حظ چھُو اہَن حظ فَرمٲیِو حظ

أسی حظ چھِ بَناوان واریاہ ڈِزایِن یُس تۄہہِ پَسنٛد گژھِوٕ سُہ چھِ بَناوان أسۍ چھِ بَناوان ٹوٗلِپ أسۍ چھِ بَناوان زِگ زیگ أسۍ چھِ بَناوان اے کَٹ أسۍ چھِ بَناوان واریاہ ڈِزایِن حظ اہَن حظ سِمپٕل حظ چھِ گژھان ڈاے ہَتھ پَتہٕ حظ چھِ تِمَن حظ چھِ گژھان ژور ہَتھ ٹوٗلِپَس چھِ گژھان ترٛےٚ ہَتھ باقٕے حظ چھِ اے کَٹ چھُ تَتھ چھُ گژھان ساڑ ترٛےٚ ہَتھ ڈِزایِن چھِ الگ الگ حظ یُس یُس ڈِزایِن بَناوَو تِژھٕے چھِ ریٹ تہِ تۄہہِ کَر حظ چھُو خانٛدَر اکتوٗبَرَس منٛز اَز کیٛاہ حظ چھُ ریٚتھ اَز چھُ جوٗن گژھِ سِٹاٹ پَگہٕے پیٚٹھ ٹھیٖک اہَن حظ گژھِوٕ گژھیٚن حظ اہَن حظ لاینِنٛگ دارَن گٔے الگ کۅ پایپِنٛگ وایپِنٛگ گٔے الگ ریٹ حظ سِمپٕل سُوِو تُہۍ تَتھ گٔے الگ ریٹ ڈِزایِن کھٲرِو تَتھ حظ گٔے الگ ریٹ اہَن حظ اِنٹَر لاک سُہ چھُ پَتہٕ تٔتھۍ سۭتی یِژھ ریٹ آسہِ اِنٹَر لاک تہِ گوٚو تٔتھۍ سۭتۍ اَسہِ حظ چھِ اننت ناگ کے پی روڈَس پیٚٹھ شاپ نہ حظ تِمَن چھُ لَگَان سِمپٕلو کھۄتہٕ علاوٕ پانٛژھ تہِ میٖٹَر ساڑ پٲنٛژھ پیچ تہِ حظ چھِ لَگَان پیچ چھِ لَگَان پٕلین کُلوتھٕز چھِ آسان تِمنٕے یہِ چھُ اگر تُہۍ ؤنِو ییٚتی تہٕ أسۍ اَنو ییٚتی اگر تُہۍ پانَے أنِو تہٕ

علاوٕ تَتھ چھُ سُہ اہَن تَتھ چھُ کھَسان پیچَن ہُنٛد ہُہ ووت الگ ہُمیُک گوٚو سِلاے ہُنٛد الگ ڈِسکاوُنٛٹ تہِ حظ میلہِ ہے اگر تُہۍ تٕرٛہ پانٛژھ تٕرٛہ سوٗٹ چھُ بَناوٕنۍ ڈِسکاوُنٛٹ تہِ میلہِ تُہۍ ییی زیٚو اَتہِ پیٚٹھ دُکانَس پیٚٹھ تُہۍ کٔرِو کتھ تٔتتھٕے ٹھیٖک حظ چھُ چلو